ہیٚلو اسلام علیکُم تُہۍ چھِو حظ مولی صٲب بَٹہٕ پورِک تُہی گوٚوا یہِ فون تُہۍ ؤنۍتَو مےٚ یہِ اگر تُہۍ اَتہِ مولوی چھُو تۄہہِ کیٛاز چھُو نہٕ تَگان گامَس کَنٹرول کَرُن اَمے گامہٕ منٛز کیٛازِ نیران یِم ژوٗر یِم چھِ اَسہِ باغَس کَران نۄقصان اَپٲرۍ

ہے تۄہہِ وَنٮ۪و نا حظ اَسہِ پٔتمہِ لٹہِ تہِ تُہۍ دِیِو یِمَن کیٚنٛہہ سزا بوٚڈ پہن سَزا یُتھ یِمَن پَتہٕ یاد روزِ ہے ہے سُہ ہَن حظ چھُ سُہ چھُ پوٚز اَسہِ چھِنہٕ حظ کَران یِم نۄقصان اَدٕ حظ ولہٕ پٔرزِہوکھ تیٚلہِ تُہۍ بیٚکہِ جمعہ أتھۍ پٮ۪ٹھ وعظ اَدٕ سا